ہِندوستانُک یُس فیشَن چھِ یہِ چھِ پَننِس عروجَس پٮ۪ٹھ ہِندوستانَس مَنٛز چھِ واریاہ رِوٲیتی ڈریٚس تہِ واریاہ رِوٲیتی لِباس تہِ یِوان لاگنہٕ تہٕ اتھ مَنٛز چھِ کینٛہہ آز مِلاوَٹھ تہِ آمٕژ تہٕ یِتھ برونٛہہ ٲسۍ برونٛہہ کالہِ ٲسۍ پَلَو یِوان لاگنہٕ تِم ٲسۍ بِلکُل آسان مَذہَب مُطٲبق مَثلاً تِم ٲسۍ آسان ہِندوستانَس مَنٛز اوس رِواج مَطلَب بَٹہٕ ٲسۍ یِم ہِنٛدوٗ مَذہَبٕکۍ لُکھ ٲسۍ تِم ٲسۍ لاگان تِم سارِ مَطلَب دوتہِ آسہٕ تِمَن ؤلۍ ؤلۍ آسان کانٛہہ جِسمُک حِصہٕ اوس نہٕ یَلہٕ آسان کِہیٖنۍ وۄنۍ گوٚو وۄنۍ چھِ سُہ آمُت وۄنۍ چھُ سُہ گوٚمُت ختٕم تہٕ وۄنۍ چھِ مُختلِف قٕسمَن ہِنٛدۍ پَلَو یِوان لاگنہٕ یُس یہِ نیٚبرِم یہِ مَغرِبی فیشَن چھُکھ اوٚنمُت یِمو یتھ مَنٛز تہٕ یہِ چھِ أمۍ چھُ ہِندوستان واریاہ مُتٲثِر کوٚرمُت تکیاز ہِندوستانَس مَنٛز چھُ آز ہر کُنہِ جایہِ زیادٕ تَر یِمے مَغرِبی پَلَو یِوان لاگنہٕ بہٕ چھَس لاگان زیادٕ تَر رِوٲیتی پَلو شَلوار قمیٖض تہٕ بہٕ چھَس اَنان یِم اَکہِ دُکان پٮ۪ٹھ یُس مےٚ امہٕ خٲطرٕ مَخصوص چھُ کوٚرمُت